پانٛژن مُلکن ہُنٛد ناو حظ چھُ یِتھ پٲٹھۍ پاکِستان چھُ افغٲنِستان چھُ ایٖران چھُ تُرکی چھُ بیٚیہِ حظ چھُ یوٗنایٹِڈ سٹیٹٕس آف امریکہ یِم حظ چھِ پانٛژن کَنٹرٛیٖیَن ہُنٛد ناو